کٔمۍ وَعلیکُم سَلام کٔمۍ حظ اَہن حظ یہِ تۄہہِ کٔمۍ چھُو کٔژ ہتھ چھُو ضوٚرَتھ اَچھا اَچھا ٹھیٖک یہِ تۄہہِ گژھوٕ تَتھ تہِ گَژھو ہر أکِس کانٛگڈہِ قۭمَتھ ساڈ ترٛےٚ ہتھ ٹھیٖک چھا بہٕ حظ چھَس کَران امی کوٕے کار مگر أسۍ چھِ ہر کٲنٛسہِ ہر کُنہِ خٲری دارس ساڈ ترٛےٚ ہتھ حِساب اکھ اکھ کانٛگٕر چَلو ییٚلہِ تۄہہِ ونٲنی چھُو ترٛےٚ ہتھ گژھنا ترٛےٚ ہتھ چھا ٹھیٖک تۄہہِ ؤنِو حظ مےٚ تۄہہِ کوتاہ اَتھ چھِ وارِیاہ زیادٕ محنت اَسہِ پانس کانٛگرِ بناونس

ہے تہِ حظ چھ مےٚ پتاہ پۄنٛسن ہٕنٛز کٔمی چھِ پتہٕ پٮ۪ٹھَے مگر یہِ تۄہہِ چھُو گۄڈٕ وِچھُو اَسہِ چھِ کانٛگرٮ۪ن خٲطرٕ پٮ۪وان گۄڈٕ کانہِ انٛنہِ کۄنٛڈل چھِ اَنٕنۍ کہتانۍ تَتھ چھُ لگان اَسہِ وارِیاہ سٕر صحت ہے زٕ ہتھ تہٕ نمتھ تۄہے تۄہہِ کٕژاہ چھَو ضوٚرَتھ زٕ ہتھ ہے تمہِ کھۄتہٕ یہِ زٕ ہتھ زٕ ہتھ تۄہہِ وَنو بہٕ مۄخثر زٕ ہَتھ تہٕ زٕ ہَتھ زٕ ہَتھ تہٕ شیٖتھ زٕ ہَتھ تہٕ نَمتھ چھُو حظ تۄہہِ وَنان ترٛےٚ ہتھ ترٛےٚ ہتھ چھُ ٹھیٖک ہے نَہ حظ ہے ترٛےٚ ہتھ ترٛےٚ ہتھ چھُ گَژھن ٹھیٖک اگر تۄہہِ کٔرِو مش تۄہہِ وُوٚنوٕ حظ اَتھ خٲطرٕ چھِ وارِیاہ سٕر صحت لَگن ٹھیٖک ٹھیٖک حظ چھُ تیٚلہِ کَرٕ تۄہہِ کَر چھَو ضوٚرَتھ ٹھیٖک تَتھ فٕرر تَتھ فَرر لَگن مطلب ژور پانٛژھ دۄہ تامٮ۪تھ ٲسۍ صبر کَرٕنۍ تمہِ پتہٕ اِزیو ٹھیٖک چھَا أسۍ چھِ ییٚتی تۄہہِ یِیِو نَہ حظ یور تۄہہِ کٔرزیو معلوم تہٕ أسۍ چھِ تتینی آسان ییتن میون دُکان چھُ تۄہہِ کٔرۍ زیو میون ناو معلوم تَتہِ وننو تِم تۄہہِ پانےٹھیٖک چھَا حظ

چَلو چَلو اَدٕ کے بِہِو خۄدایس حَوال